مےٚ ٲسۍ شمپوٗ آرڈر کٔرۍ مٕتۍ تِم ٲس وارِیاہ زیادٕ وارِیاہ زیادٕ مٔکرۍ ہورٕ اوس تٕمن پرایز تہِ وارِیاہ زیادٕ ہاے تہٕ مگر ہورٕ ٲسۍ تِم پروڈکٹ کُنہِ لایکھی تِم ٲسۍ وارِیاہ زیادٕ مٔکٕرۍ پروڈیکٹ